اٮ۪جُکیشَن چھُ واریاہ ضٔروٗری سانٮ۪ن بَچَن ہِنٛدِ خٲطرٕ سانہِ کٔشیٖرِ منٛز چھِ یہِ واریاہ بَچہٕ سانہِ کٔشیٖرِ منٛز چھِ پَنٕنۍ پَننٮ۪ن آز چھِ آز چھِ پیٚمٕتۍ ہر کُنہِ کوچَن کوچَن منٛز چھِ آز سکوٗل پیٚمٕتۍ کیٛازکہِ سکوٗل گٔے ییٚتہِ ترٛٲوِکھ سکوٗل کیٛازکہِ بَچَن ہِنٛدۍ تٲلیٖم چھےٚ واریاہ ضٔروٗری اٮ۪جُکیشَن وَرٲے لَگہِ نہٕ اِنسان کُنی اگر اِنسان کَمٕے کھیٚیہِ مگر پَنٕنۍ بَچہِ گژھَن پَرناوٕنۍ لٮ۪کھناوٕنۍ گژھَن پَنٕنۍ شُرٮ۪ن تِمَن گژھِ نہٕ فیس پیوٚن کَرُن کُنہِ اَسہِ چھَنہٕ پٮ۪وان کُنہِ پرٛابلِم سۭتۍ کانٛہہ فیس کَرُن کِہیٖنۍ اَسہِ چھَنہٕ کانٛہہ پرٛابلِم اَسہِ چھِ کٔشیٖرِ منٛز چھِ کوچہِ کوچہِ پَتہٕ سکوٗل سکوٗل لۄکٕٹۍ بٔڑۍ چاہے لۄکٕٹۍ آسَن بٔڑۍ آسَن مگر چھِ کرٛٮ۪نٛچ چھِ سکوٗل چھِ گورمٮ۪نٛٹ سکوٗل چھِ باقٕے باقٕے چیٖز چھِ اَسہِ چھُنہٕ پٮ۪وان اَسہِ پیوٚو نہٕ کانٛہہ تہِ کانٛہہ چیٖز کَرُن ٹایمہٕ بَہ ٹایمہٕ شُرۍ بیٚیہِ یِم ٹیٖچٲرٕس تہِ چھِ تِتھۍ اَصٕل آسان یِم بَچَن اَصٕل پٲٹھۍ چھِ پَرناوان چھِکھ بیٚیہِ تِہُنٛد حق چھُ واریاہ تِم چھِ واریاہ حق تھاوان شُرۍ چھِ واریاہ حق تھاوان کیٛازِ تِمَن چھُ آسان تَتہِ ٹیٖچرٕ چھِ آسان دۄہَس تِمَن پانَس سۭتۍ ہیٚچھناوان چھِکھ اَتھَن تھَپھ کٔرِتھ چھِکھ پَرناوان پٮ۪نَسل چھُنہٕ تَگان لۄکٹ۪ن بَچَن رَٹُن یہِ چھِ آسان ٹیٖچرٕے أسۍ چھِ ٹیٖچرَن ہِنٛدۍ مہربان واریاہ کہِ یُت تِمَن بَچَن چھِ اَتھَس تھَپھ کٔرِتھ پٮ۪نَسل رَٹان تہٕ پَرناوان چھِ یِمَن سانٮ۪ن بَچَن یِہِنٛدۍ چھِ أسۍ واریاہ شُکُر گُزار یِہِنٛدۍ چھِ أسۍ واریاہ شُکُر گُزار بیٚیہِ چھِ اَسہِ کٔشیٖرِ منٛزنٕے سکوٗل واریاہ واریاہ چاہے تِم لۄکٕٹۍ آسَن بٔڑۍ آسَن ہَر کُنہِ جایہِ چھِ پیٚمٕتۍ پنٛنہِ پنٛنہِ لوکیلٹی منٛز چھِ پیٚمٕتۍ پنٕنۍ پنٕنۍ سکوٗل اِنسانَس چھُنہٕ عذاب گژھان اَنٛنَس یِنَس منٛز کِہیٖنۍ نہٕ تہِ تہِ چھُ آسان کٲنٛسہِ گژھِ بِچٲرِس طاقت سُہ ترٛایہِ أتی نزدیٖک سکوٗلَس مطلب پرٛابلَم چھَنہٕ گژھان کِہیٖنۍ نہٕ پَنٕنۍ پَنٕنۍ ہَر کُنہِ جایہِ چھِ پَنٕنۍ پَنٕنۍ سکوٗلٕز تہِ چیٖز چھُنہٕ گژھان کِہیٖنۍ نہٕ بیٚیہِ چھِ کانٛہہ گورمٮ۪نٛٹ سکوٗل چھُ فِرٛی تھاوان تِمَن چھِ آسان پَے کانٛہہ بَچہِ چھُ أمیٖر کانٛہہ بَچہِ چھُ غریٖب تِمَن چھِنہٕ پونٛسہٕ وونٛسہٕ تہِ ہٮ۪وان کِہی ییٚتہِ چھِ أڑۍ ییٖتیٛاہ پرٛایویٹ سکوٗل تیٖتیٛاہ تِم تہِ چھِنہٕ کٲنٛسہِ کٲنٛسہِ بَچَس فیٖس رَٹان کِہیٖنۍ کیٛازِ تِمَن چھِ پَے یِمَن چھُنہ تیُتھ یہِ اورٕ بیک گرٛاوُنٛڈ بِچیٛارٮ۪ن تیُتھ کِہیٖنۍ یِم ہٮ۪کَن بِچٲرۍ پَنٕنۍ یہِ تٲلیٖم یِتھ پٲٹھۍ یہِ فیٖس بٔرِتھ یا کانٛہہ چیٖز کٔرِتھ مگر شُکُر شُکُر شُکُر خۄدایَس کُن کہِ ییٚتہِ چھِ واریاہ اِنصافی دِل کٔشیٖرِ منٛزنَے تِم چھِ اَصٕل پٲٹھۍ یِوان اَگر نہٕ کٲنٛسہِ آسہِ کَم غریٖب شخص آسہِ تٔمِس چھِ تِم وَنان کیٚنٛہہ چھُنہٕ پَرواے یہِ مَہ رُکنٲوِن پَنٕنۍ تٲلیٖم کِہیٖنۍ نہٕ أسۍ ہٮ۪کو أمۍ سُنٛد کٔرِتھ مگر یہِ پٔرِن بَچَن منٛز گژھِ آز آز گژھِ ہَر کُنہِ ہَر کُنہِ اگر اِنسان غریٖب تہِ آسہِ نَہ بَچہِ گژھِ آز پَرناوُن آز گژھِ نہٕ یِتھ پٲٹھۍ تھَاوُن پَرناونہٕ وَرٲے کِہیٖنۍ أچھَن منٛز گژھِ یِمَن علِم روزُن بَچن کیٛازکہِ یِم ہٮ۪کَن پگاہ پَنُن روزگار بَنٲوِتھ اگر نہٕ اَسہِ کہیٖنۍ دعا چھُ مِلان پَتہٕ مٲلِس ماجہِ ہُنٛدَنٕے کیٛازِ یِمو ٹیٖچرَو تھوو یِمَو اَتھٕ پٮ۪ٹھ یِمو ہیٚچھنٲوِکھ اَتھٕ تھَپھ کٔرِتھ پرنٲوِتھَنٕے ہَر کانٛہہ چیٖز رِزٔرویشَن چھِ آسان ہَر کانٛہہ ہَر کانٛہہ چیٖز واریاہ اَصٕل چھِ یِم یہِ واریاہ واریاہ اَصٕل چھِ یِم سکوٗل یِم کہِ بَچَن چھِ بیٚیہِ اگر نہٕ بَچَس تَگہِ کِہیٖنۍ یِم چھِ اکھ چیٖز کَران پیرٮ۪نٛٹسَن چھِ یِم ٹیٖچَر چھِ اَکھ چیٖز کَران پیرٮ۪نٛٹَن چھِ فون کَران وَل سا یِم بَچہِ چھِنہٕ آزٕ یہِ أمۍ چھُنہٕ آز ہُہ کوٚرمُت یاد یا یہِ کوٚرمُت یاد تہٕ اِنسان چھُ گژھان اِنسان چھُ اٮ۪وِیَر روزان ہُشار روزان نَہ نَہ أسۍ دِمو نظر اَسہِ حظ آو آز فون أسۍ گژھو سکوٗل أسۍ دِمو نَظر سون بَچہِ کیٛاہ چھُ کَران یہِ چھِ اَکھ ٹیٖچَرٕ سٕنٛز اَکھ ذِمہٕ دٲری آسان بیٚیہِ چھُ اَکھ چیٖز وَنو بہٕ تۄہہِ ییٚتہِ چھِ سکوٗل تہِ واریاہ اَصٕل ییٚتہِ چھِ أڑۍ سکوٗل تِتھۍ یِم نہٕ بَچَن فیٖس تہِ چھِ رَٹان کِہیٖنۍ یِم چھِ فِرٛی اٮ۪جُکیشَن چھِ دِوان سانٮ۪ن شُرٮ۪ن ییٚتہِ کٔشیٖرِ منٛزَنٕے